السلام علیکم ورحمَتُلا اللہ وبرکاتہُ آز وَنمو بہٕ تۄہہِ کینٛہہ میجَر اِشوٗز چَلینجِز یِم أسۍ فیس چھِ کَران سَپوٹٕس سٮ۪کٹَرَس منٛز کَشمیٖرَس منٛز وٕچھِو سا گۄڈنٮ۪تھٕے چھِ یِوان فَنٛڈِنٛگ یُس فَنٛڈ چھِ یِوان اورٕ سُہ چھِنہٕ اَسہِ تام پرٛووایڈ واتان سُہ چھِنہٕ اَسہِ تام واتان کینٛہہ سُہ چھِ مِنِسٹَر کھٮ۪وان ہورٕ یور تہٕ اَسہِ تام چھِنہٕ واتان کینٛہہ اگر فَنٛڈ واتہِ ہے اَسہِ گژھٕ ہن گرٛاوُنٛڈ گژھان مینٹین ییٚتہِ سٹیڈیَم بَنہٕ ہن یِم اٮ۪کیڈمیٖز کھُلان کٔشیٖرِ منٛز چھِنہٕ خاص اٮ۪کیڈمی کِہیٖنۍ تہٕ اٮ۪کیڈمی کھلان تہٕ لٔڑکَن واتہِ ہے اَصٕل کوچ واتان تِمَن اَصٕل پٲٹھۍ تِم ہیٚچھان تِم پا مطلب تِم ٹیلَنٹس نیرِہے نٮ۪بَر تِم گژھ ہن برٛونٛہہ تہٕ بیٚیہِ یُس یہِ ٹیلَنٹ یُس یہِ ٹیلَنٹ چھِ ییٚتہِ واریاہ زیادٕ واریاہ زیادٕ چھِ لوٗکَن منٛز ٹیلَنٹ مَگَر یِمَن چھِنہٕ ٹیلَنٹ یِوان پرٛموٹ کَرنہٕ کینٛہہ تِکیٛازِ اَپَرچُنِٹیٖز یہِ چھِنہٕ کِہیٖنۍ بٕتھِ اَپَرچُنِٹیٖز گِنٛدہَن ییٚتہِ ہَسا ٲسۍ أسۍ ٲسۍ گژھان گِنٛدنہِ گرٛاوُنٛڈَن منٛز تہٕ کینٛہہ واریاہَس ٹایمَس گیُنٛد تمہِ پَتہٕ وۄستہٕ تَفرَہ تَفری ٲسۍ تِم مٲلِک یِوان ییٚتہِ مےٚ گِنٛدِو ہور یور اَرٮ۪ن جایَن گٔے کَنسٹرٛکشَنٕز بِلڈِنٛگ بَنایکھ اَڑٮ۪ن جایَن بَنایَکھ مَکان تِم تہٕ تَوَے تِم گرٛاوُنٛڈ گٔے بَنٛد تمہِ باوجوٗد ٲسۍ أسۍ بیٚکٮ۪ن جایَن گژھان تَتہِ تہِ بَنایے یِم بَناے بِلڈِنٛگ بَناے کَمپٔنیٖز بَناے سکوٗل بَناے تہٕ تِم تمہِ باو تمہِ سۭتۍ تہِ پیوٚو واریاہ واریاہ یِم کیٛاہ اِشوٗ چھِ سُہ سُہ چھُ واریاہ بوٚڈ بار اِشوٗ تمہِ سۭتۍ پے واریاہ یہِ مطلب کیٛاہ وَنہٕ بہٕ تمہِ سۭتۍ گوٚو واریاہ نۄقصان گوٚو یَتھ کِرکَٹَس پٮ۪ٹھ مطلب سَپوٹٕس سٮ۪کٹَرَس منٛز تِم باوجوٗد اوس ییٚتہِ فُٹ بال گرٛاوُنٛڈ سُہ تہِ کوٚرُکھ کَوَر سُہ نیوٗ گورمٮ۪نٛٹَن ہورٕ یور کانٛہہ مطلب أمۍ چھِنہٕ تَوجُہ چھِنہٕ یِوان دِنہٕ تَتھ پٮ۪ٹھ کینٛہہ ڈٮ۪ولَپمٮ۪نٛٹ چھِ گرٛاونٛڈ ڈٮ۪ولَپمٮ۪نٛٹ یہِ چھِ سُہ چھِ واریاہ کَم تہٕ وٕ اگر کٲنٛسہِ مَنٛز ٹیلَنٛٹ تہِ چھِ سُہ زیادٕ کھۄتہٕ زیادٕ سِٹیٹَس منٛز گِنٛدان تِم نٮ۪بَر چھِنہٕ سُہ یِوان گِنٛدنہٕ کِہیٖنۍ جَنڈَر بیسہِ پٮ۪ٹھ چھِ یہِ زِ اَنڈَر فِفٹیٖن چھِنہٕ یِوان زیادٕ کِہیٖنۍ اَنڈَر سِکِسٹیٖن یِم لۄکٕٹۍ بَچہِ تِمَن منٛز چھِنہٕ ایج کَلکُلیشَن گژھان کِہیٖنۍ کورٮ۪ن منٛز چھِ ییٚتہِ واریاہ ٹیلَنٛٹ کورٮ۪ن چھِنہٕ پموٹ پرٛموٹ کَران کِہیٖنۍ تہٕ واریاہ زیادٕ اِشوٗز چیلینج فیس کَران أسۍ مطلب رِلیٹِڈ کِرکَٹ فُٹ بال کَبَڈی وَٹ اٮ۪وَر کیٛاہ آسہِ یعنی زیادٕ کھۄتہٕ زیادٕ سکوٗلَن مَنٛز چھِ گِنٛدناوان اَسہِ پی ٹی یُس چھُ آسان سُہ چھِ گِنٛدناوان کینٛہہ گیم تَتہِ چھِ گژھان اِنسان سِلٮ۪کٹ پَتہٕ چھِ واتان سٹیٹ توٚت مطلب ڈِسٹرک چھِ گِنٛدان ڈِسٹرک پَتہٕ چھِنہٕ برونٛہہ کَران پرٛموٹ کینٛہہ تِم پَتہٕ چھِ تِم تٕم کَتھٕے کھٮ۪وان تمہِ پَتہٕ یُس بیٚیہِ یِم پرٛابلِم چھِ مطلب أسۍ چھِ کُنہِ جایہِ چھِ گرٛاوُنٛڈ پَتہٕ چھِ اِنسان ہیوٗج سِکِس لاگان پَتہٕ چھِ گژھان کُنہِ مکانَس منٛز تَتھ چھِ پھٕٹان شیٖش ویٖش تِم تِم لِحاظ تہِ چھِ اَسہِ پَتہٕ چھِ کَران أسۍ کِرکَٹ پرٛٮ۪تھ جایہِ کَران تہٕ بیٚیہِ یُس یِم بٔڑۍ چھِ یِم چھِنہٕ پرٛموٹ کَران کِہیٖنۍ یِمَن چھِ پونٛسہٕ واتان اورٕ تہٕ تِم چھِنہٕ اَسہِ پٮ۪ٹھ یِوان خرٕچ کَرنہٕ کینٛہہ تہٕ یُس ڈٮ۪ولَپمٮ۪نٛٹ سٹیڈیَم چھِنہٕ یِوان بَناونہٕ کینٛہہ خاص ییٚتہِ بَنایَکھ اَکھ پٮ۪ٹھ تھوڑا بہت کَنسٹرٛکشَن کٔرٕکھ تَتھ پٮ۪ٹھ تَمہِ پَتہٕ کھیٚیَکھ کَتھٕے تَمہِ پَتہٕ تہِ تاے تہٕ پَتہٕ چھِ تِم جایہِ تہِ بَنان بنجَر تہٕ پَتہٕ چھِنہٕ یِوان گِنٛدنہٕ کِہیٖنۍ تہٕ یِم چھِ کینٛہہ اِشوٗز یِم مےٚ تۄہہِ بِرٛنٛہہ کِنۍ ترٛٲے تہٕ بَس یوٗت چھُس بہٕ کَران محسوٗس تہٕ واریاہ تہِ چھِ تہٕ فِلحال وَنہٕ بہٕ ییٖژٕے جَنڈَر بیسَس پٮ۪ٹھ چھِ واریاہ یِم اِشوٗ یِوان ییٚتہِ فیس کَران أسۍ سَپوٹٕس سٮ۪کٹَرَس منٛز کَشمیٖرَس منٛز